وعلیکُم السلام السلام علیکُم تُہۍ چھِو حظ ٹھیٖک اَسہِ ٲس نہ حظ یِم گاڈٕ کَرمَژٕ اوترٕ آرڈَر اہن حظ أسۍ چھِ یہِ آرڈر کران کینسل اَسہِ ووت نہٕ یہِ ٹایمَس پٮ۪ٹھ کِہیٖنۍ نہ اَسہِ اوس اتھ راتھ تھومُت ٹایم اَسہِ ووت نہٕ پَننِس ٹایمَس پٮ۪ٹھ کِہیٖنۍ نہ نہ مےٚ چھنہ وۄنۍ ضرورت یہِ نہ نہ نہ مےٚ رَچہِ بیٚکِس جایہِ وۄنۍ تہٕ مےٚ چھَنہٕ وۄنۍ تہنٛز ضرورت کِہیٖنۍ تُہۍ کٔہۍ چھو کِلوٗ کٕنان

یہِ گوٚو واریاہ

وَ وٕچھو دَہہ پَنداہہ دُہۍ

چلو ادٕ ٹھیٖک چھُ مےٚ چھِ پاے بیٚیہِ باقٕے چھِو حظ تُہۍ ٹھیٖک شُکُر حظ گَرِ چھِو حظ سٲلِم ٹھیٖک بس حظ روٗد حظ چھُ پیٚوان بَتہٕ کھیٚوٕ حظ اوے اوے سیُن حظ چھ دال آز بہٕ چھُس آسان چلو ادٕ کیاہ ٹھیٖک چھُ ادٕ سا بیٚہہ رۄبَس حَوال